وعلیکُم اَسَلام اہَن حظ جِناب بِلکُل ٹھیٖک حظ بِلکُل حظ جناب بشیٖر بٹ حظ چھُس اہَن حظ اہَن حظ بہٕ چھُس بُک سیلَر حظ بِلکُل بِلکُل اہَن حظ جِناب بِلکُل اہَن حظ جِناب بِلکُل حظ أسۍ چھِ تھَوان پرٛتھ کُنہِ ٹایپٕچ حظ یِم بُکٕس ایویلیبٕل پَنٕنِس شاپَس پیٚٹھ چاہے تۄہہِ این سی آر ٹی آسوٕ ضروٗرت چاہے تۄہہِ سی بی ایس ای سیلبَس آسوٕ ضروٗرت حظ اہَن حظ بِلکُل حظ اَسہِ نِش چھِ نیران سورُے حظ سِٹاک حظ أسۍ چھِ ہول سیلَس منٛز کَران حظ ڈیٖل تۄہہِ یُس تہِ میٹیٖریَل آسوٕ کُنہِ تہِ چیٖزٕ خٲطرٕ چاہے توہہِ کے اے ایس آسوٕ یا باقٕے ایٚکزامٕز آسوٕ ںِیٛو کیٚنٛہہ کالِفے کَرٕنۍ تۄہہِ یُس تہِ میٹیٖریَل لَگوٕ بَکار اَسہِ نِش آسہِ سُہ یہِ بِلکُل ایویلیبٕل تَمہِ خٲطرٕ حظ میٹیٖریَل تہٕ أسۍ ہَسا ہیٚکو تۄہہِ سُہ میٹیٖریَل پُرٛوایِڈ کٔرِتھ تہٕ تُہۍ ہیٚکِو نِتھ سُہ حظ اَمہِ خٲطرٕ چھِ اَسہِ تھوٚومُت بِلکُل حظ تُہۍ ہیٚکِو یِتھٕ کٔنۍ تہِ حظ اَسہِ چھِ ہیٚکَن ہوٗم ڈیلِؤری تہِ حظ کٔرِتھ مطلب یِمَن بُکَن حظ اہَن حظ بِلکُل تَمہِ تھرٛوٗ تہِ ہیٚکِو تُہۍ کٔرِتھ تہٕ تۄہہِ یُس یہِ نمبر چھُ تُہۍ ہیٚکِو مےٚ وَٹٕس اَپ نمبرَس پیٚٹھ تہِ ترٛٲوِتھ تِمَن بُکَن ہُنٛد لِشٹہٕ تہٕ أسۍ ہیٚکو تۄہہِ مطلب یِم بُکہٕ حظ سوٗزِتھ تُہۍ ہیٚکِو پَنُن ایڈرَس کٔرِتھ اَسہِ تہٕ پیمینٛٹہٕ ہیٚکِو تُہۍ ڈیلؤری ٹایمہٕ کٔرِتھ اَوٕ حظ اہَن حظ اَسہِ نِش نِن بِلکُل جِناب اَسہِ ووٚن گۄڈَے حظ اَسہِ چھِ اَسہِ نِش چھِ پرٛتھ کُنہِ ٹایپٕچ حظ بُکٕز ایویلیبٕل

بِلکُل بِلکُل جِناب سُہ چھُ حظ سورُے حظ کٕلاسمیٹ چھِ یِوان سارِوٕے کھوتہٕ اَصٕل ؤنکیٚن یہِ حظ سُہ تہِ چھِ ایویلیبٕل حظ یَس سارِوٕے کھۄتہٕ زیادٕ چھِ خلَق کَران پرٛفَر تَوٕ موٗجوٗب اگر تُہۍ یِیِو تہٕ تُہۍ ؤنِو تُہۍ ہیٚکِو پانہٕ تہِ میٹیٖریَل ییٚتیٚن وُچھِتھ پَتہٕ ہیٚکِو تُہۍ تَمی حِساب حظ نِتھ تُلِو حظ بِہِو اَسَلامُ علیکُم